بیٚیہِ ہسا چھَس بہٕ بیٹ ویٹ چھ أسۍ گِنٛدان کِرکَٹ مطلب واریاہ والی بال چھِ گِنٛدان جال بیٹ چھِ گِنٛدان گلمرگ پِکنِک چھِ گژھان مطلب ٹریکنگ أسۍ چھِ ٹریکنگ گژھان گُلمرگہِ چھِ گژھان دۄن دۄہن ٲسۍ أسۍ گُلمرگہِ پہلگام گٔے یور گٔے پہلگام گٔے گُلمَرٕگ گٔے ٹنٛگمَرٕگ گٔے نہروٗ پارکہِ گٔے أسۍ ہسا گٔے واریاہن جٲین تہٕ أسۍ ہَسا چھِ گَژھان کہِ أسۍ چھِ کۄلہِ منٛز سران وان کَران مطلب کِرکَٹ تہِ چھِ أسۍ واریاہ گِنٛدان یا والی بال چھِ گِنٛدان جال بیٹ چھِ گِنٛدان واریاہ واریاہ چھِ أسۍ گِنٛدان پِکنِک چھِ گژھان مطلب ٹریکِنٛگ چھِ أسۍ گژھان گُلمرگ گٔے یور گٔے پانڈولارَن گٔے أسۍ ہسا گٔے واریاہہِ لٹہِ واریاہ دۄہ دِتۍ اَسہِ تَتہِ تہٕ بانڈوٗلارَن یور گٔے نہروٗ پارکہِ گٔے نِشات شالمور گٔے کۄکر ناگ گٔے أسۍ ہسا گٔے واریاہ لَٹہِ پِکنِک واریاہن دۄہَن تورٕ آیہِ أسۍ ژورِ پانٛژھِ دُہۍ واپس تہٕ اس لیے أسۍ چھِ گژھان پِکنِک وِکنِک مطلب ییٚتہِ حظ چھِ اَسہِ کۄل اَتہِ حظ چھِ سرٛان تہِ واریاہہِ لَٹہِ کران واریاہہِ لَٹہِ چھِ کَران